میٛٲنۍ خَیالات چھِ وٕنکٮ۪ن کِس دُنیا کِس بارَس منٛز واریاہ مطلب واریاہ اَصٕل تِکیٛازِ وٕنکٮ۪ن چھِ چَلان وٕنکٮ۪ن چھِ چَلان اَکہٕ وُہ ہِم سٔدی وٕنکٮ۪نٕچ مطلب وٕنکٮ۪نُک یُس یہِ دور چھِ دُنیاہَس منٛز یہِ چھِ واریاہ ماڈٲرٕن مطلب ہر کیٚنٛہہ چھِ ماڈٲرٕن وٕنکٮ۪ن چھِ ہر کانٛہہ چیٖز ڈِجِٹَل اَگرَے أسۍ وٕچھو وٕنکٮ۪ن چھِ آسان کٲنٛسہِ پونٛسہٕ سوزٕنۍ تہٕ سُہ گوٚو سُہ تہِ چھُ آنلاینٕے وٕنکٮ۪ن گژھان ڈِجٹَل چھُ سورُے واشِنٛگ میٚشیٖن چھِ درٛامنٕتۍ فِرٛج چھِ درٛامژٕ رایِس کُکَر چھِ درٛامٕتۍ سورُے چھِ میٚشیٖنَن تحت وٕنکٮ۪ن گژھان وٕنکٮ۪نُک دُنیاہُک یُس یہِ وٕنکٮ۪ن چَلان چھُ یُس یہِ وٕنکٮ۪ن نِظام چھُ چَلان چھُ وٕنکٮ۪ن دُنہُک یہِ یہِ چھُ سورُے وٕنکٮ۪ن گوٚمُت ڈِجٹَل امۍ کٔر وٕنکٮ۪ن مطلب یہِ یُس یہِ وٕنکٮ۪نُک دور چھُ دُنیاہُک امۍ کٔر اِنسانَن ہٕنٛز لایِف کٔر امۍ واریاہ زیادٕ آسان اَگرَے أسۍ وٕچھو مَطلب اَتھ منٛز یہِ چھےٚ مطلب کیٛاہ دُنیا چھےٚ چینٛج گوٚمُت آ دُنیا چھُ گوٚمُت واریاہ چینٛج اَگرَے أسۍ آز برٛونٛہہ وُہ ؤری وُہ پٕنٛژٕ ؤری وٕچھو کِہیٖنۍ اوسُے نہٕ کٲنٛسہِ ٲسۍ نہٕ فون کِہیٖنۍ تہِ نہٕ مطلب یُس یہِ ڈِجٹَل اوس نہٕ کِہیٖنۍ تہِ اَگرَے أسۍ وٕچھو أکِس جایہِ پٮ۪ٹھ اوس گژھان بیٚیِس جایہِ اوس پٮ۪وان گژھُن کَتھ کَرنہِ اَکھ أکِس سۭتۍ وٕنکٮ۪ن چھِ سورُے مطلب چینٛج گوٚمُت وٕنکٮ۪ن چھِ سورُے بَدلیومُت دُنیا چھِ سورُے نِظام بَدلیومُت مطلب سورُے چھُ گوٚمُت چینٛج وٕنکٮ۪ن چھِ سورُے گژھان گَرِ بِہِتھ چھِ أسۍ ہٮ۪کان وٕنکٮ۪ن ہَر کیٚنٛہہ وٕچھِتھ سُہ کیٚمۍ سۭتۍ تِکیٛازِ دُنیا چھُ گوٚمُت چینٛج وٕنکٮ۪ن چھِ سورُے ڈِجٹَل اگر أسۍ برٛونٛہہ وٕچھو برٛونٛہہ ٲسۍ پٮ۪وان اَتھٕ سۭتۍ پَلو چھَلٕنۍ وٕنکٮ۪ن نہٕ وٕنکٮ۪ن چھِ درٛامژٕ واشِنٛگ میٚشیٖنہٕ وٕنکٮ۪ن چھِ درٛامٕتۍ رایِس کُکَر یِمَن منٛز بَتہٕ چھِ رَنان برٛونٛہہ اوس نہٕ یہِ کِہیٖنۍ تہِ دُنیا چھُ گوٚمُت واریاہ مطلب چینٛج واریاہ زیادٕ چینٛجٕس چھِ آمژٕ برٛونٛہہ پٮ۪ٹھ وٕنیُس تانۍ چھِ آمژٕ واریاہ زیادٕ چینٛج مطلب ہر کانٛہہ یہِ چھِ وٕ یہِ چینٛج چھِ اَسہِ خٲطرٕ اَصٕل تِکیٛازِ امۍ بَنٲو اِنسانَن ہٕنٛز لایِف واریاہ زیادٕ آسان یۄس یہِ چینٛج آیہِ مطلب ہَر کانٛہہ چھُ گوٚمُت چینٛج سڑکہٕ چھِ وٕنکٮ۪ن بَجہٕ بَجہٕ سڑکہٕ چھِ وٕنکٮ۪ن برٛونٛہہ ٲسۍ نہٕ برٛونٛہہ آسنہٕ گاڑِ تہٕ سڑکہٕ کَتہِ آسان اِژھٕ اِژھٕ وٕنکٮ۪ن چھِ برٛونٛہہ اوس نہٕ مطلب کانٛہہ حِسابَے اوس نہٕ گاڑٮ۪ن ہُنٛد تہٕ سَڑکہٕ کَتہِ آسان یِژھٕ وٕنکٮ۪ن چھِ سورُے ڈِجٹَل وٕنکٮ۪ن چھِ ہرکانٛہہ چیٖز چھِ اَسہِ خٲطرٕ وٕنکٮ۪ن آسان ہر کانٛہہ کٲم چھِ اَسہِ خٲطرٕ وٕنکٮ۪ن آسان تِکیٛازِ وٕنکٮ۪ن چھِ یُس وٕنکٮ۪نُک دور چھِ یہِ چھِ چَلان وٕنکٮ۪ن ماڈٲرٕن دور وٕنکٮ۪ن چھِ چَلان فایِو جی یُک زَمانہٕ چھِ وٕنکٮ۪ن وٕنکٮ۪ن چھِ سورُے کیٚنٛہہ آسان برٛونٛہہ اوس نہٕ یہِ کِہیٖنۍ تہِ دُنیا چھُ گوٚمُت واریاہ زیادٕ چینٛج واریاہ زیادٕ چینٛجٕس چھِ گٔمژٕ دُنیاہَس منٛز